مےٚ حظ چھِ ڈِش آرڈَر کَرٕنۍ روغَن جوش کیٛاہ تۄہہِ نِش ہیٚکیٛاہ ایٚویلیبٕلٹی ٲسِتھ روغَن جوشِچۍ چھا روغَن جوش ایٚویلیبٕل اگر چھُو تیٚلہِ چھِ مےٚ کَرٕنۍ روغَن جوش آرڈَر تُہۍ چھُو نا ٲں سُہ ییٚمہِ پٮ۪ٹھ شیٚہجار پٮ۪ٹھ شیٚہجار ریٚسٹورنٛٹ یُس عیٖدگاہ چھُ واقع مےٚ کوٚر نا توٗرۍ فون کیٛاہ روغَن جوش میلیٛاہ مےٚ روغَن جوش حظ گَژھہِ مےٚ آسُن مےٚ گَژھہِ آسٕنۍ یِم لگ بھگ شےٚ کِلوٗ گَژھیٚن مےٚ آسٕنۍ یِم روغَن جوشِکۍ مگر اَکوے ڈِش چھُ مےٚ آرڈَر کَرناوُن یِہوے گژھہِ آسُن شےٚ کِلوٗ اَتھ گژھہِ آسُن مَزٕ ہان تہِ اصۭل لٔذیٖذ عمدہ یُِتھ پٔزۍ پٲٹھۍ سٲری کھیٚن مگر تَتھ گَژھہِ آسُن مصٲلیِت تھوڑا کَم پَہمَتھ کیٛازِکہِ اَمہِ مصٲلیِت سۭتۍ چھِ پَتہٕ ہیٚلٕتھ اِشوٗ گَژھان اس وجہ سۭتۍ بہٕ چھیٚس نہٕ چاہان کہِ ییٚمہِ سۭتۍ گژھہِ ہیٚلٕتھ اِشوٗ اسی لیے مےٚ ٲں مےٚ کٔرِو روغن جوش تُہۍ پیک بہٕ دِمو تۄہہِ ایٚڈرَس اگر اَتیٚتھ چھِ ایٚولیبٕلٹی روغن جوشِچۍ تہٕ کٔرِو مےٚ چھ نٔے مےٚ دِیِو تُہۍ جواب بہٕ پیٛارو تۄہہِ بہٕ روزٕ یِتھٔے پٲٹھی لاینہِ پٮ۪ٹھٕے تُہۍ وُچھِو روغن جوش چھِ مےٚ بَکار شےٚ کِلوٗ شےٚ کِلوٗ گَژھیٚن مےٚ روغن جوش آسٕنۍ تِم تہِ گژھیٚن آسٕنۍ تِتھۍ کہِ اِنسان گژھہِ اوٚنٛگٕجۍ ژاپُن مرژٕوانٛگَن گَژھیٚس کَم آسُن نوٗن مرژٕوانٛگَن گَژھیٚس کَم آسُن باقٕے چھُنہٕ کُنہِ تہِ قسمٕچ کیٚنٛہہ تہِ ضروٗرت بَس یِمٔے مَصٲلیتٕے گژھیٚس کَم آسٕنۍ کیٛازِکہِ اَمہِ سۭتۍ چھُ ہیٚلٕتھ اِشوٗ گژھان بہٕ چھیٚس نہٕ یژھان ہیٚلتھ اِشوٗ گژھیٚن گژھٕنۍ کٲنٛسہِ میٛانہِ وجہ سۭتی وۄنۍ یی کانٛہہ یور تھٔکِتھ تہٕ پَتہٕ نیر سُہ یورٕ تہٕ دَپہِ مےٚ کوٚرُن دود میٛادَس نَہ اصٕل پَہمَتھ واتناوُن چھُو تۄہہِ یہِ کۄکَر باغ زِنمَر میٚرِڈین سکوٗلَس نِش صحیٖح تُہۍ واتنٲیو یہِ اور أسی چھِ اِکووٹٔے بسان آ بہٕ چھیٚس بَسان مگر ٲں صحیٖح مطلب یہِ واتنٲیو تُہۍ تور اَتھ گژھہِ آسُن مطلب روغن جوش گَژھہِ آسُن خاصٕے زَن آسہِ وازَن روٚنمُت سُے روغن جوش گژھہِ آسُن ہُو گَژھیٚس نہٕ آسُن کیٚنٛہہ پَتہٕ آسہِ مازَس گوٚمُت فُتہٕ فُتہٕ نَہ پٔتمہِ لَٹہِ کَریٛو اسہِ آرڈَر ریٚسٹورَنٛٹ پٮ۪ٹھ ٲں ییٚمہِ پٮ۪ٹھ ڈِلایِٹ کیفے چھُ اَتیٚتھ تَمے پٮ۪ٹھ کَریٛو اسہِ آرڈر تہٕ مگر تَتھ اوس نہٕ سُہ خاص مَزا کیٚنٛہہ تَتھ اوس فُتہٕ فُتہِ گوٚمُت مازَس تَتھ اوس عٔجیٖبٕے مازَس گٔمٕژ حالات سُہ اوس اِنسان اَتھَس کیٚتھ تُلان ماز تَتھ اوس سُہ اوس ٲں ؤسۍ پیٚوان تَمچہِ أڈجہِ یٲژ آسان اَتھَس کیٚتھ روزان مگر مہربٲنی کٔرِتھ یہِ سُہ کٔرۍ زیٛو ایٚوایڈٕے زیادٕ پاکھ دِیٛن آ نَرمٕے تھٲیزیٛو ماز مگر تیٛوتاہ نَرٕم تہِ نہٕ کہِ اِنسان والہٕ نیٚنٛگہٕ لٲیِتھن اصٕل گژھیٚس آسٕنۍ ٲں ٹیسٹہٕ گژھیٚس آسُن بَس اسہِ چھُنہٕ بیٚیہِ ضروٗرت کِہیٖنۍ مگر آ مصٲلیت گَژھیٚس تھوڑا کَم پَہمَتھ آسٕنۍ بیٚیہِ چھُ یہِ اوکیجَن چھُ اسہِ اسہِ چھُ سال کوٚرمُت کٲنٛسہِ اسہِ گژھہِ روغن جوش آسُن بیٚیہِ اگر تۄہہِ نِش آسہِ ہا کانٛہہ ڈِش ایٚویلیبٕل گۄشتاب وۄشتاب تِم تہِ ہیٚکہٕ ہا بہٕ أنِتھ اَتی کیٛازِکہِ ٲں تیٚلہِ سوٗزِو مےٚ تُہۍ روغَن جوش تہٕ گۄشتاب گۄشتاب سوٗزِو مےٚ تُہۍ پنٛداہ روغن جوش سوٗزِو شےٚ کِلوٗ ایٚڈرَس چھُ سیم یِہوے ٲں تہٕ یہِ گَژھہِ مےٚ مگر واتُن ٹایمَس پٮ۪ٹھ مےٚ گَژھہِ نہٕ پگاہ پرٛابلِم گَژھٕنۍ کیٚنٛہہ لگ بھگ ٹایم چھُ

ٲں یَکھٕنۍ تھٲیزیٛو اصٕل موٚٹٕے تھٲیزیٛو زام دۄدھ گژھیٚس موٚدُر آسُن ژوٚک زام دۄدھ گژھیٚس نہٕ آسُن کیٛازِکہِ واریاہ لوٗکھ چھُو ژوٚک ایٚوایڈٕے کَران واریاہ بہٕ تہِ چھیٚس کران پانہٕ تہِ ژوٚک ایٚوایڈٕے اسی وَجہ سے تُہۍ تھٲیزیٛو یہِ اصٕل مٔدریر دارٕے تھٲیزیٛو تھوڑا یَکھٕنۍ کیٛازکہِ یُس پَتہٕ اِنسان ہیٚکہِ آرام سان کھیٚتھ کھیٚن پَتہٕ سٲری مَگر پَتہٕ چھِ سٲری کَتھہٕ کَران کیٛاز کہِ وۄنۍ چھُ یہِ اوکیجَن وۄنۍ گژھیٚن ییٚتہِ سٲری نیرٕنۍ اسہِ ٹھیٖک پٲٹھۍ روغن جوشَس تھٲیزیٛو مصالہٕ کَم بہٕ چھیٚسو تۄہہِ بیٚیہِ تاکیٖد کران روغن جوشَس تھٲیزیٛو مصالہٕ کَم ٲں تہٕ ہُمَن تھٲیزیٛو یَکھنہِ تھٲیزیٛو ژۄکیٚر کَم موٚدرٕے تھٲیزیٛو یَکھٕنۍ ژۄکیٚر تھٲیزِہوس کَم گۄشتابَن تہِ تھٲیزیٛو نوٗن کَم روغن جوش تھٲیزیٛو مصٲلیَت واریاہ زیادٕ کَم یَکھنہِ تہِ تھٲیزیٛو مصٲلیت کَمٕے پَہمَتھ مگر اَکھ چیٖز کٔرزیٛو بہتر تہٕ افضل روزِ اگر تُہۍ اَتھ نوٗن تہِ کَمٕے کٔرِو کیٛاز کہِ آز چھِ پرٛیٚشَر ٲں بٕلَڈ پرٛیٚشَر پیشَنٛٹ آسان واریاہ یِمَن چھُ نوٗنہٕ کہِ وَجہ سۭتۍ پرٛابلِم گَژھان ییٚلہِ وۄنۍ سٲرسٕے سِنِس آسہِ نوٗن کَم اسہِ چھِ سِپیٚسِفِک زٕ سِنۍ تھٲیمِتۍ مطلب اورٕ اَننٲیمِتۍ یِم چھِ تھوڑا ڈیٖسیٚنٹ یِم چھِ ہَر اکھ پرٛیٚفر کَران روغَن جوش تہِ چھُ ہَر اکھ پرٛیٚفر کَران تہٕ گۄشتاب تہِ چھُ ہر اکھ پرٛیٚفَر کَران اسی لیے چھیٚس بہٕ وَنان کہِ مےٚ گَژھہِ واتُن اورٕ یہِ گژھہِ آسُن تھوڑا اصٕل پَہمَتھ مَزٕدار آسُن یُتھ نہٕ مطلب کانٛہہ وَنہِ پَتہٕ یِمو کیٛاہ اوس یہِ اوٚنمُت تہٕ یِمو کیٛاہ اوس یہِ کوٚرمُت پَتہٕ چھِ سٲری کَتھٔے کَران اِس لیے چھیٚس نہٕ بہٕ یَژھان کیٚنٛہہ ایٚڈرَس چھُو یور مہربٲنی تہٕ مہربٲنی کٔرِتھ گَژھہِ مےٚ یہِ واتُن ٹایمَس پٮ۪ٹھ بیٚیہِ چھیٚس بہٕ یَژھان تہِ یہِ گژھہِ آسُن خوٗبصوٗرت تاکہِ بہٕ ہیٚکہٕ ہا مطلب فٔردَر ہیٚکہِ اِنسان پَتہٕ ؤنِتھ کٲنٛسہِ کٲنٛسہِ مےٚ اوس ییٚتہِ پٮ۪ٹھ آرڈَر کوٚرمُت میٚے آو اصٕل ناو مےٚ ناو گوٚو نہٕ غلط یا اَتھ ہا اوس مَزٕ تیٖژھ ہان گژھہِ گژھٕنۍ بہتر سوٗزِو بہتریٖن سوٗزِو باقٕے یہِ تہِ پونٛسہٕ واتَن تِم کَرہو أسۍ تَمے وِزِ ٹرٛانسفَر یا دِمہو أسۍ کیش آن ڈیٚلؤری اگر چھِ ایٚویلیبٕلٹی تہٕ کیش آن ڈیلِؤری ایٚم پے گَژھہِ تہٕ ایٚم پے یی سُہ مَسلہٕ چھُنہٕ کیٚنٛہہ تُہۍ ہیٚزیٛو نہٕ تمیٛک ٹیٚنشَن کیٚنٛہہ